یۄس کٲشِر زبان چھِ یہِ چھِ اکھ میٖٹھ تہٕ مُدٕر زبان یہِ یہِ چھِ واریاہ پرٲنۍ زبان اور یہِ چھُ اکھ خوٗبصوٗرت زبان تہِ اتھ منٛز چھِ أسۍ ہؠکان پنٕنۍ یِم خیالات چھِ تِم چھِ أسۍ اصل پٲٹھۍ ہؠکان پانہٕ ؤنۍ ؤنِتھ پانہٕ ؤنۍ ہور یورِ خَلقن بٲیِتھ اور یۄس یۄس یہِ سٲنۍ کٲشِر زبان چھِ یہِ یہِ چھِ واریاہ رٕژ زبان یہِ چھِ یُس سٲرسٕے ہِنٛدوستَانَس منٛز سۄ چھِ یِوان یہِ اکھ رٕژ زبان ماننہٕ اور امہِ ذٔریعہِ اگر یہِ کٲشِر زبان یی باقٕیَن سِٹِی باقٕیَن سٕٹَیٹَن تام تہِ واتنہٕ باقٕیَن ہِنٛدوستَانٛکِؠن علاقَن تان تہِ واتناونہٕ امہِ سۭتۍ بَڑِ یِہ زبان اور اَمِیُک یُس یہِ مُدرَیٚر چھُ یہِ پھہلہِ سٲرسٕے ہِنٛدوستَانَس منٛز اور یُس یہِ کٲشِر زبان چھِ ییٚلہِ باقٕے لُکھ چھِ بوزان تِمَن تہِ چھِ یہِ پَسنٛد یِوان اور ییٚلہِ تِم بولان چھِ تِمَن تہِ چھِ چھِنہٕ زیادٕ تَمہِ آیہِ اَتھ منٛز کانٛہہ کانٛہہ بولنَس منٛز کانٛہہ پَرَیٚشٲنی سَپدَان اور حکوٗمتَس پَزن یِم چیٖز کرٕنۍ زِ تِمَن پَزِ یہِ کٲشِر زبان برونٛٹھ کُن پَکناوٕنۍ باقٕیَن سٕٹَیٹَن منٛز تہِ ہیٚچھناوٕنۍ خَلَق تاکہِ یُس یہِ کٲشِر زبان چھِ یہِ نَیٚرِ نٔنۍ سٲرسٕے ہِنٛدوستَانَس منٛز اور اَمِیُک بول بالا سُہ سَپدِ سٲرسٕے ہِنٛدوستَانَس منٛز اور یہِ چھُ اکھ اَصٕل زبان یہِ چھُ سُہ سانِیَو پٕرٛانِیَو پؠٹھ وٲژمٕژ بولان اور یہِ پَزِ گورمِینٛٹَس پَزن یِم چیٖز کَرٕنۍ تاکہِ یہِ یُس یہِ کٲشِر زبان اَمہِ یہِ ہسا روزِ قٲیِم تہٕ دٲیِم اور اور یہِ روزِ باقٕیَن ہِنٛدوستَانٛکِؠن یِم ہِنٛدوستَانَس باقٕے علاقہٕ چھِ تِمَن منٛز تہِ گژھِ اَمِیُک تھوڑا بول بالا باقٕے چھُ ٹھیٖک ٹھاک یہِ کٲشِر زبان